مطلب اگر أسۍ پنُن تعارُف آسہِ کٲنسہِ نِش کَرُن أسۍ ونو اسہِ چھُ ناو یِتھ پٲٹھۍ تہٕ فلٲنۍ چھُس بہٕ چھُس روزان گاندربل بہٕ چھُس کُنوُہ ۄہر تہٕ اِتھے پٲٹھۍ چھ یِوان واریاہ چیٖز مطلب اتھے پٲٹھۍ واریہن چیٖزن منٛز چھ یِوان پنُن پان ایکٕسپریس کرنہٕ مطلب آیڈینٹٹی اگر آسہِ ونُن مطلب اگر تۄہہِ پرژھو کانٛہہ تہِ تۄہہِ کیٛاہ چھُو ناو تُہۍ ؤنۍ زیوس مےٚ چُھ ناو فلٲنۍ تہٕ تُہۍ کتہِ چھِو روزان بہٕ چھُس روزان گاندربلہٕ یا یِتھ پٲٹھۍ ییٚتہِ تُہۍ روزان ٲسِو مطلب تُہۍ کیاہ چھِو کران یِتھے پٲٹھۍ مےٚ چھُ ناو اہراز احمد تہٕ بیٚیہِ مطلب اگر کانٛہہ چیٖز آسہِ وَنُن یہِ چھُ میون تہِ یہِ چیٖز چھُ میون تُہۍ ہٮ۪کِو وٕچھِتھ یہِ چھُ چون یہِ چھ چیٖز میون بیٚیہِ چھِ واریاہ چیٖز